اَلسلامُ علیکُم وَرحمتُہ اللہِ وَ بَرکاتُہہ مےٚ چھِ ناو شازیہ تہٕ بہٕ چھس روزان بانٛڈی پوٗرا کِس نَو پوٗرا سایِڈَس تُہٕنٛد سوال چھُ کہِ پَنٛنٮ۪ن پَلٕوَن ہُنٛد ڈِزایِن چھس بہٕ کران اختیار تہِ مےٚ کُس چھُ اَتھ منٛز کران ہٮ۪لپ مےٚ باسان پَنٛنٮ۪ن پَلٕوَن ہُنٛد ڈِزایَن چھس بہٕ پانَے کران تہٕ اَتھ منٛز چھُنہٕ مےٚ کٕہٕنۍ ہٮ۪لپ کران یِم مےٚ آیڑیا یِوان چھِ تی چھس بہٕ کران اَتھ پٮ۪ٹھ تی چھس بہٕ سونچان البتہ مےٚ چھٕ اَکھ ٹیلَر یُس مےٚ اَتھ منٛز بَڈٕ مدد چھِ کران یِمَن چیٖزَن منٛز یِم پَلَو بناونَس منٛز پَتہٕ تہٕ بیٚیہِ چھِ بیاکھ اَکھ چیٖز سُہ گوٚو یہِ کہِ آن لایِن یِم شاپِنٛگ کران چھِ خاص طور پر یُس لایِم روڈ چھِ یا اے جیو چھِ تتھ پٮ۪ٹھ چھِ واریاہ خوٗبصورت خوٗبصورت پَلَو آسان چونکہِ مگر تِم چھِ واریاہ زیادٕ کاسلی آسان تِم چھِنہٕ ہٮ۪کان اِنسان اٮ۪فٲڈ کٔرِتھ کیٚنہہ تہٕ تاکہِ تِمَن ڈرٮ۪سَن ہُنٛد وٕچھِتھ کَرِتھ چھُ مےٚ آیڈیا مِلان کہِ أسۍ کِتھ پٲٹھۍ ہٮ۪کَو پَنٛنٮ۪ن لوکَل سٕژَس نِش اُم برینٛڈِڈ پَلَو بنٲوِتھ تہٕ یِم ڈِزایِن پَتہٕ تِمَن پَلٕوَن ترٲوِتھ اس لیے وَنہٕ بہٕ شاٹَس منٛز یہِ کہِ اے جیو چھِ میٲنۍ سۄ اَکھ ایپ یا سُہ اَکھ آن لایِن برینڈ یُس مےٚ بَڈٕ پٮسنٛد چھُ کران تِکیٛازِ تِہٕنٛدٮ۪ن پَلٕوَن چھِ نہ صرف ڈِزایِنٕے ییتۍ خوبصوٗرت آسان بلکہِ تِہٕنٛد یُس لُک چھُ آسان سُہ تہِ چھِ واریاہ زیادٕ خوبصوٗرَت آسان تہٕ بیٚیہِ چھِ تِم واریاہ لُکَن تہِ پَسنٛد یِوان تہِ اس لیے چھُ مےٚ یِہوٚے برینڈ واریاہ زیادٕ پسنٛد تہٕ أتھۍ سۭتۍ سۭتۍ چھِ مےٚ اَکھ ٹیلَر پَنٛنۍ فرٮ۪نٛڈ اَکھ تہِ یُس گَری چھِ ٹریلنِگ کران سُہ تہِ چھِ مےٚ اَتھ منٛز واریاہ زیادٕ مدد کران تہٕ بیٚیہِ چھُ بیٚیہِ اَکھ چییٖز بیٚیہِ چھُ مےٚ ہٮ۪لپ کران سُہ گوٚو یہِ کہِ بہٕ چھس پانہٕ تہِ اَکھ لۄکٕٹ مۄکٕٹ ڈِزاینَر بہٕ چھس پَنٕنۍ پَلَو پانَے ڈِزایِن کران اس لیے چھُنہٕ مےٚ پٮ۪وان زیادٕ لُکَن ہٕنٛز مدد ہٮ۪نچ ضُروٗرَتھ کِہیٖنۍ مگر آن لایِن یِم چھِ فِلِپ کاٹ چھِ یا اٮ۪مازان چھِ اٮ۪مازانَس پٮ۪ٹھ تہِ چھِ واریاہَن برینٛڈَن ہٕنٛدۍ پَلَو آسان مینگَو چھِ اَکھ برینٛڈ یُس مےٚ سٮ۪ٹھاہ پَسنٛد چھُ اور یُس مےٚ بَڈٕ اِنفٕلَنٕس چھُ کران تِکیٛازِ یُس یہِ مینگَو برینٛڈ چھُ یِم تہِ چھِ بَڈٕ خوبصوٗرَت تہِ سادٕ پَلَو بناوان کیونکہِ اِنسان سٕنٛز پہچان چھٕ تٔمۍ سٕنٛز سادٕگی سۭتی آسان اس لیے چھُ مےٚ تِم تہِ یہِ بَڈٕ پٮسنٛد باقی وَسلام اَلسلامُ علیکُم وَرحمت اللہِ وَ بَرَکاتُہہ